میٛٲنۍ میٛٲنۍ یِم فیو یِم پسنٛدیٖد جگہ چھِ ییٚتہِ سُہ چھُ اَکھ چھُ پہلگام سُہ چھُ مےٚ اَمہِ موٗجوٗب پَسنٛد کیٛازِکہِ تَتہِ چھُ واریاہ اصٕل مٲدان تَتہِ چھُ ٲں یِم تَتہِ چھُ زُوٗ پارَک تہِ تَتہِ چھِ سٕہ وٕہ آسان یِم ٹایگَر وایگَر آسان سُہ چھُ مےٚ واریاہ خۄش تہِ لَگان تَتہِ چھُ واریاہ آب وآب چھُ تَتہِ ہُنٛدُر آب تَتہِ چھُ واریاہ مَزٕ تہِ یِوان دوٚیِم چھُ مےٚ مُقام مُقامَس منٛز چھِ اسہِ زیارَت تَتہِ چھِ یہِ زیارَت کران تَتہِ تور چھِ أسۍ گژھرن تَتہِ چھِ أسۍ منٛگان تَتہِ دَشہٕ گھنٛڈان تہٕ سُہ چھُ بوزان سون تہٕ ترٛیٚیِم چھُ مےٚ یہِ ٲں سِنتھَن ٹاپ سِنتھَن ٹاپ چھُ آسان آز تہِ شیٖن تہٕ اَمہِ موٗجوٗب چھُ مےٚ سُہ واریاہ زیادٕ پَسنٛد تہٕ ژوٗرِم چھُ مےٚ پسنٛد أہربَل تِکیٛازِ تَتہِ چھُ واٹَرفال تَتھ کُن وُچھتٕے چھُ دِل گژھان واریاہ زیادٕ خۄش تہٕ بیٚیہِ چھُ مےٚ یِہٲے کۄثر ناگ وۄثَر ناگ پَسنٛد کیٛازِکہِ تورٕ چھِ واریاہ زیادٕ خاموشی تورٕ چھُ مَزٕ پانٔے سامان وامان کھالُن پایدٔلۍ گژھُن تہٕ کھسُن تور تَتہِ چھُ واریاہ مَزٕ یِوان آ یِم چھِ مےٚ پَسنٛدیٖد جگہ